ڈرٛیوَر مےٚ چھُنہٕ وُنکیٚس کیش کِہیٖنۍ بہٕ ہیٚکو تۄہہِ کٔرِتھ فوٗن پے یا جی پے تُہۍ دِیُو مےٚ پَنٕنۍ یوٗ پی آی آی ڈی بہٕ کَرہو تۄہہِ ٹرٛانٛسفر